ٲں یُس حظ ییٚتہِ دَوا چھُ سُہ حظ چھُ واریاہ زیادٕ درٛوٚگ ییٚتہِ حظ چھُنہٕ ٲں یہِ دوا چھِ سُہ نَہ حظ چھُ ییٚتہِ ایٚویلیبٕل کِہیٖنۍ تہِ نہٕ ییٚتہِ حظ چھُ واریاہ زیادٕ واریاہ زیادٕ درٛوگ دَوا ییٚتہِ حظ چھُ ہر کانٛہہ دوا ییٚتہِ درٛوگ اگر حظ أسۍ ییٚتہِ گژھو ہاسپِٹَلَس منٛز تَتہِ حظ چھِ دَوا دِوان تَتہِ حظ چھیی نہٕ دِوان سُہ دَوا یُس اسہِ لَگہِ تتہِ حظ چھِ اَدلہٕ بدلہٕ دوا دِوان تہٕ ییٚتہِ حظ چھِ آز حظ چھِ آمٕژ دَواہَس منٛز تہِ واریاہ زیادٕ پرٛابلِم تہٕ امے موٗجوٗب حظ چھُ دَوا واریاہ زیادٕ درٛوٚگ یۄس حظ سٲنۍ اِنکَم چھِ سۄ حظ چھِ لگان نَمَتھ نایِینٹی پٔرسَنٛٹ حظ چھِ نَمَتھ پٔرسَنٛٹ چھِ لگان میٚڈِسَن سٕے یوت نَمتہٕ منٛز چھِ لگان نَمَتھ پٔرسَنٛٹ میٚڈِسَن سٕے یوت نَہ تَتہِ حظ چھُنہٕ دوان یُس اسہِ ہیٚلٕتھ کِیَر چھُ تَتہِ حظ چھُنہٕ کٕہٲنۍ تہِ نَہ دَا دَوا دِوان اسہِ فرٛی حظ تَتہِ حظ چھِ دِوان واریاہ زیادٕ دوا درٛوٚگ